اگر أسۍ کَرو بوٹَن ہٕنٛز کَتھ أسۍ چھِ اَتھ چھِ گاڈٕ رَٹنہٕ خٲطرٕ اِستعمال کَران کٔشیٖر منٛز چھِ واریاہ بوٹ آسان تِم یِم أسۍ اِستعمال کَران چھِ یَتھ کٲشِرۍ پٲٹھۍ ناو تہِ چھِ وَنان یا کینٛہہ چھِ تَمہِ وَرٲے تہِ یِم أسۍ اِستعمال کَران چھِ یا کینٛہہ چھِ بوٹ کران اِستعمال یِمو چیٖزو سۭتۍ أسۍ گاڈٕ چھِ رَٹان گاڈٕ رَٹان سُہ مَدَت چھِ گژھان یا تِم چیٖز اَگر وٕنۍکٮ۪نس کرو اَسہِ چھُ وٕنۍکٮ۪س نَوَس ڈۄڈ زٕ ہَتھ دوٗن ترٛےٚ ہَتھٕے پنٛنہِ ٲسۍ تِمن وٕنکٮ۪س چھِ رایڈِنٛگ وایڈِنٛگ کیٚنٛہہ کران تَمہِ سۭتۍ چھِ وٕنۍکٮ۪س بے اِنتہا لُطُف وۄتھان